کٔمن خٲطرٕ چھِ واریاہ زیاد ٹریٖٹمنٹ اگر تِم اِنجٲڈ چھِ گَژھان تہٕ تیٚلہِ اگر تمن نَس سیر وَس سیر چھِ یِوان تیٚلہِ ہیٚکَن تِم پتھ کُن ترٲوِتھ یا ہیٚکَن اگر تمن کُنہ جایہ چھِ کینٛہہ فٹرَس وٹرس چھِ گَژھان تیٚلہِ ہیٚکَن تِم شِن ٹَکور وَغیرہ کٔرِتھ واریاہ کینٛہہ چیٖز چھِ یِمو سۭتۍ تِم بٔچِتھ ہیٚکَن تُرُن آب تراونہِ سۭتۍ ہیٚکہِ تِمَن سُہ فٹرتھ وَغیرہ ژیٚلِتھ یا اگر زیادٕ اِنجری چھِ تیٚلہِ ہیٚکَن تِم نَزدیٖکی ہوسپِٹَل یا کُنہِ کِلنِک وَغیرہ ہَس پیٚٹھ ٹریٖٹمنٹ خٲطرٕ